اٮ۪کچُلی راتھ کَرے مےٚ آڈَر پِتزا رٮ۪سٹورنٛٹ پٮ۪ٹھ یُس جَسٹ بُخارا رٮ۪سٹورنٛٹ چھِ لیکِن یُتھُے سُہ یور ووت گۄڈنٮ۪تھ ہَسا سوٗنٛچ مےٚ کہِ یہِ پِتزا یہِ ڈِلؤری باے چھِ یہِ ییٚلہِ یہِ اَنہِ یہِ ہَسا آسہِ یَژکول یعنی کہِ اَتھ ہَسا آسہِ ٹایم گوٚمُت لیکِن مےٚ دوٚپ یورٕ اوس مےٚ ٹیسٹ آمُت اَمیُک پِتزاہُک مےٚ دوٚپ نہ سا اَز پے آڈَر کَرُن اَز ہَسا کھٮ۪مو کَرو پاڈی وٕنہِ ٲس مےٚ کال کَرنَے یُس ڈِلؤری باے اوس تِتھ کَنۍ کٔر تٔمۍ پولایٹلی کَتھ تٔمۍ سۭتۍ ہَسا آو مےٚ تیُتھ ٹیسٹ تٔمۍ سٕنٛدِ کَتھو سۭتۍ کہِ مےٚ ہَسا دوٚپ اگر نہٕ بہٕ اَنہٕ ہا تہِ اِرادٕ اوس مےٚ بدلَنُکُے مےٚ دوٚپ ہے نہ وۄنۍ تھاو وۄنۍ اَننہٕ بہٕ کینٛہہ گۄڈٕ گٔے نہ مےٚ کال مےٚ دوٚپ وۄنۍ اَنہٕ بہٕ بدل کینٛہہ لیکِن تٔمۍ سٕنٛدِ کَتھ کَرنُک طریٖقہٕ پولایٹلی کٔر تٔمۍ مےٚ سۭتۍ کَتھ عزت سان تمہِ سۭتۍ ہَسا بدلے مےٚ تھِںٛکِںٛگٕے مےٚ دوٚپ نسا بہٕ ہَسا اَنہٕ یہِ ہَسا ہَے گوٚژھ ضٔروٗری وۄنۍ اَنُن لیکِن یُتھُے سُہ پَتہٕ مےٚ گَرٕ تہِ واتنوو تِتھ کَنۍ ہَسا آو سُہ گَرٕ مطلب سٮ۪کٮ۪نٛڈَن منٛز اگر مےٚ تٔمِس دوٚپ مےٚ دَہَن مِنٹَن منٛز چھُ مےٚ یہِ ضوٚرَتھ تٔمۍ ہَسا اوٚن ٲٹھنٕے مِنٹَن منٛز سَتنٕے مِنٹَن منٛز یُتھُے پَتہٕ سُہ یور ووت عام طور چھِ آسوٕ تۄہہِ وٕچھمُت ڈِلؤری باے تِم چھِ وَنان پَتہٕ دِیِو سا ٹِپ دِیِو سا کینٛہہ دِیِو سا لیکِن أمۍ نفرَن نہ سا کٔر تِتھ کَنۍ مےٚ سۭتۍ پیش نہ موٚنٛگُن کینٛہہ نہ کینٛہہ پَتہٕ درٛاو یہِ بِچور مگر پوںٛسہٕ دِتۍ مےٚ أمِس کیش اون ڈِلؤری یُتھُے مےٚ پَتہٕ روٚٹ یہِ پِتزا وۄنۍ لوگ مےٚ سٕٹاٹ کَرُن کھیوٚن یہِ یِہٕے مَکلوو یہِ کھٮ۪تھ اَتھ ہَسا اوس تیُتھ ٹیسٹ مےٚ ہَسا اوس کھیٚمٕتۍ پِتزا واریاہ لَٹہِ مگر یُتھ ٹیسٹ ہَسا آو نہٕ مےٚ زٕہٕنۍ اَلگٕے ٹیسٹ اوس اَتھ پِتزا ہَس گَرَم اوس یہِ مےٚ ٲس نہٕ اُمیدٕے کٔرمٕژ کہِ یوٗتاہ گرم سوزَن یِم تازٕ یِمو ہَسا اوس یہِ اَمے وِز بَنوومُت تازَے تیُتھ ٹیسٹ آو مےٚ تہٕ واریاہ کالٹی کانٹِٹی تہِ ٲس تِہٕنٛز ٹھیٖک ڈلؤری باے سٕنٛز ٲس سٔروِس سۄ کِژھ کھٔژ مےٚ پَسنٛد واریاہ اَصٕل لیکِن اَکھ چیٖز ہَسا گوٚو مےٚ تَتٮ۪تھ تھوڑا بہت یِم یہِ مایوٗس گووُس بہٕ ییٚمہِ چیٖزُک کہِ تھوڑا بہت ہَسا ٲس آلدھو کہِ پرٛایس ٲس تَمِچ تھوڑا زیادَے پَہَم لیکِن تیٚمہِ سۭتۍ گووُس بہٕ تھوڑا مایوٗس یہِ پرٛایس ٲس زیادَے پَہَم لیکِن ٹیسٹ اوس ڈِفرنٛٹ باقِیَو چیٖزو نِش سٔروِس ٲس واریاہ اَصٕل واریاہ چیٖز ٲسۍ یِم ڈِفرنٛٹ ٲسۍ تَتھ ہَسا ٲس سۄ میٛانہِ حِساب ٲس نہٕ سۄ پرٛایس تہِ ژٔر کینٛہہ مگر اگر أسۍ جنرَل پَبلِکٕچ کَتھ کَرو تمہِ حِساب ہَسا ٲس پرٛایز اَتھ ژٔرٕے تِکیٛازِ تَتھ ہَسا ٲس کالٕٹی اَصٕل کانٹِٹی تہِ ٲس تَتھ اَصٕل تَمِچ تٔمۍ یُس تمہِ پِتزا اوٚن تَتھ ہَسا ٲس کانٹِٹی اَصٕل واریاہ چیٖز مِکٕس ہَسا اوس میٚٹیٖریَل تَمیُک اوس واریاہ اَصٕل تٔمۍ ترٛوومُت تٕم تَتھ سۭتۍ ۂنی بَٹَر وَٹَر یِم چیٖز ہَسا ٲس تٔمۍ سٲری ترٛٲومٕژ یُس یہِ سٔروِس مین اوس أمۍ تہِ ہَسا ڈِلؤری بوے أمۍ ہَسا کوٚر تِتھ کَنۍ کَتھ تِتھ کَنۍ پیش کہِ بہٕ اوسُس دَپان بہٕ گووُس مجبوٗر تٔمِس دِنہٕ خٲطرٕ کینٛہہ سُہ ہَسا درٛایاو یِتھے کَنی تٔمۍ مانے نہٕ مےٚ مطلب کہِ مےٚ چھُنہٕ ضوٚرَتھ مےٚ دِیِو ٹِپٕس وِپٕس نہ موٚنٛگُن نہ کینٛہہ بہٕ ہَسا گووُس پَتہٕ مجبوٗر دِنہٕ خٲطرٕ تٔمِس پَتہٕ ہَسا کوٚر مےٚ نٮ۪کسٹ ٹایم بیٚیہِ آڈَر پَتہٕ یوٚہَے پِتزا تِکیٛازِ أمۍ ہَسا بدلوو مےٚ مطلب بہٕ اوسُس کَران بیٚکہِ جایہِ اَکچُلی آڈَر یُتھُے مےٚ پَتہٕ کوٚر آڈَر اَتٮ۪تھ أمیُک ٹیسٹَے ہَسا اوس ڈِفرنٛٹ تَتھ ہَسا اوس الگٕے حِسابہ الگٕے مَزٕ تہٕ یہِ ہَسا اوس میٛٲنۍ مطلب یہِ کٔر مےٚ فیٖڈ بیک اَکھ دیُت مےٚ یَتھ رٮ۪سٹورنٛٹَس رِلیٹٕڈ کہِ أمۍ چیٖز أمِکۍ چیٖز کِتھ اَصٕل چھِ آسان یُہُنٛد مِٹیٖریَل کیُتھ اَصٕل چھِ آسان یِم یِہٕنٛدۍ یِم سٔروِس مین یا ڈِلؤری بوے چھِ یِم تہِ ہَسا چھِ واریاہ زیادٕ اَصٕل